اگر مےٚ گۄڈنِکۍ پھِرۍ آسہِ رَنُن ٲں ویسے توتہِ چھُ مےٚ واریاہ پھِرۍ روٚنمُت پانے ہر کانٛہہ کۄکُر ماز سورُے کیٚنٛہہ وۄنۍ زَنہٕ تہِ آسہِ مےٚ گۄڈنِکۍ پھِرۍ رَنُن تہٕ بہٕ کَرٕ پرٛیٚفَر پَننہِ ماجہِ سۭتۍ کَتھ کَرٕنۍ یۄس کہِ مےٚ ہیٚچھنایہِ کیازِکہِ تٔمے چھِ مےٚ ہیٚچھنٲومُت تہِ سورٕے کیٚنٛہہ رَنُن تہٕ بہٕ کَرٕ تیٚلہِ تٔمسٕے فوٗن اِوٕن اگر بہٕ ہاسٹَلَس منٛز چھِ اگر کیٚنٛہہ نوٚو کیٚنٛہہ چھِ آسان بَناوُن تیٚلہِ چھَس بہٕ تٔمسٕے کَران فوٗن تہٕ سۄ چھِ مےٚ وَنان یُس یُس تٔمِس چیٖز یُس مےٚ پاے چھِ أمِس آسہِ یہِ چیٖز تَگان تہٕ تٔمس چھَس بہٕ تہِ پِرٛژھان وَن ژٕ مےٚ فونَس پٮ۪ٹھ کِتھ کٔنۍ کِتھ کٔنۍ چھِ کَرُن اِوٕن میون فادَر یُس چھُ یُس میون مول چھُ سُہ تہِ چھُ واریاہ اصٕل کُک اَکھ سُہ تہِ چھِ مےٚ وَنان بیٚیہِ امہِ علاوٕ چھِ مےٚ اکھ بُک تہٕ ریٚسِپی بُک یَتھ پٮ۪ٹھ بہٕ وُچھان چھَس یوٗٹیوٗب تہِ چھِ مےٚ واریاہ پھِرِۍ ٲں ٲں پرٛیٚفر کوٚرمُت وُچھُن ٲں نٔے نٔے چیٖز یَتھ پٮ۪ٹھ بَناوان چھِ مطلب واریاہ ایٖزیلی یَتھ پٮ۪ٹھ چیٖز چھِ بَناوان مطلب کُنہِ ساتہٕ چھُنہٕ آسان ٲں کانٛہہ چیٖز ایٚولیبٕل کِہیٖنۍ پَتہٕ چھَس بہٕ تمہِ پٮ۪ٹھ وُچھان کہِ امہِ وَرٲے کِتھ کٔنۍ بَناوو یہِ چیٖز وۄنۍ اگر مےٚ فٔرسٹ ٹایم آسہِ ٲں کُک کَرُن یا کیٚنٛہہ تیٚلہِ کَرٕ بہٕ مگر زیادٕ تَر یِہَے پرٛیٚفر کہِ یُس مےٚ کانٛہہ زانَن وول آسہِ پَنٕنۍ گَھرِکۍ یا بیٚیہِ کانٛہہ رِشتہٕ دار دوٗس ووٗس بہٕ کَرٕ تِمنٕے تِمنٕے سۭتۍ کَرٕ بہٕ کَنٹیکٹہٕ تِمنٕے پرٛژھہٕ بہٕ یُس میون ایٚکٕسپیٖرینٕس چھُ روٗدمُت ییٚلہِ مےٚ گۄڈٕنِکۍ پھِرۍ چھُ روٚنمُت تہٕ بہٕ ٲسٕس تَمہِ ساتہٕ لَکٕٹۍ أتِے ٲس میٲنۍ موجۍ مےٚ سایڈَس ہیٚچھناوان کہِ یِتھ کَنۍ یِتھ کَنۍ چھِ کَرُن آسان گۄڈٕنِکِس ریٚتَن دۄن ریٚتَن اوس نہٕ مےٚ یاد روزان کہیٖنۍ بہٕ ٲسٕس پَتہٕ تٔمِس پِرٛژھان آسان امہِ پَتہٕ کیاہ چھُ کَرُن امہِ پَتہٕ کیاہ چھُ کَرُن مگر تمہِ پَتہٕ روٗد مےٚ اصٕل پٲٹھۍ یاد کیاہ چھُ آسان کَرُن آلموسٹ یُس أسۍ کٔشیٖر مَنٛز چھِ کھٮ۪وان سیُن ویُن تہٕ تِم چھِ مےٚ سٲرِے یاد سِنۍ آلموسٹ چھِ مےٚ یاد باقٕے چیٖز چھِنہٕ مےٚ تَگان بَناوٕنۍ کیٚنٛہہ لایک یِم لوکھ چھِ بَناوان ٲں سُویٖٹٕس وغیرہ گَھرِ بَناوان سٕنیکٕس تِم چھِنہٕ مےٚ زیادٕ تَر تَگان کِہیٖنۍ تہٕ مگر سیُن ویُن چھُ مےٚ اصٕل پٲٹھۍ تَگان یُس کہِ میانہِ ماجہِ چھُ مےٚ ہیٚچھنٲومُت سورٕے کیٚنٛہہ تہٕ سۄ ایٚکٕسپیٖرینٕس چھِ مےٚ واریاہ اصٕل روٗدمُت تَمہِ ساتہٕ اوس مےٚ البتہ واریاہ کھَران کُکِنٛگ کَرُن یا کیٚنٛہہ مگر آز چھِ مےٚ واریاہ اصٕل لگان